گۄڈٕنٮ۪تھٕے چھِ اَسہِ صُبحٲے پرٛابلِم یِوان ہر وقتہٕ زندگی منٛز پاوَر چھُنہٕ آب چھُنہٕ اٮ۪لٮ۪کٹرٛسٹی تہِ چھَنہٕ کِہیٖنۍ نہٕ ہر کانٛہہ کُنہِ چیٖزٕچ چھِ اَسہِ سختی یِوان اَسہِ چھِنہٕ گورمٮ۪نٛٹ تہِ ییٚتہِ پَنٕنۍ کِہیٖنٮ۪ن تَمہِ وَجہ سۭتۍ اَسہِ گژھِ ہا لیٖڈَر شِپ تہِ مِلٕنۍ پَنٕنۍ واپَس بیٚیہِ چھِ ساروی کھۄتہٕ بوٚڈ چیٖز اَسہِ بوٚڈ چیٖز چھِ ییٚتہِ کٔشیٖرِ منٛز اَسہِ روڈٕس تہِ چھِنہٕ ڈرٛینیج سِسٹَم چھِنہٕ ہر کُنہِ رَنٛگہٕ چھِ اَسہِ پرٛابلِم یِوان اَگر اَسہِ سٕماٹ سِٹی گٔیے سُہ گٔیو اَکہِ کِنۍ اَصٕل تہِ مگر تَمہِ وَجہ سۭتۍ تہِ گٔے اَسہِ پرٛابلِمٕز ٹرٛیفِک جیم چھُ گژھان گٔیو سُہ اَکہِ قٕسمہٕ اَصٕل تہٕ مگر واریاہ آیہِ تَتھ منٛز روزگٲری منٛز تہِ پرٛابلِمٕز پَٹرِ وٲلۍ پیٚیہِ تھوٚد تُلٕنۍ تِمَن تہِ گوٚو روزگار تہِ گوٚو تَمہِ سۭتۍ کَم تہٕ ساروی کھۄتہٕ چیٖز اوس وۄنۍ اَسہِ یہِ اگر اَسہِ وۄنۍ لیٖڈَر شِپ آسِہ ہے ییٚتہِ پَنٕنۍ أسۍ ہٮ۪کَو تِمَن تانٮ۪تھ یہِ واتنٲیِتھ یِم قٕصہٕ اَسہِ کیٛاہ کیٛاہ چھِ اَسہِ گژھان تِم گژھن اَسہِ سالوٗ مگر تہِ چھُنہٕ اَسہِ کِہیٖنۍ نہٕ بیٛاکھ چھُ وۄنۍ اَسہِ ییٚتِنَس اگر اَسہِ اِلیکٹرٛسٹی آسہِ ہا تویتہِ ٹایِم ٹُہ ٹایِم یا تویتہِ مطلب کیٛاہ چھِ اَتھ وَنان ترٛٮ۪ن گنٛٹَن ژوٚن مگر تھاوٕہَن اَسہِ چھِنہٕ ییٚتہِ کٔشیٖرِ منٛز تھاوان پاوَر تہِ وۄنۍ تِتھ کَنٮ۪تھ کِہیٖنۍ نہٕ تہٕ بیٚیہِ چھِنہٕ آب تہِ اَسہِ تِتھ کَنہِ کِہیٖنۍ کیٚہَن جایَن چھِ آب کیٚہَن جایَن چھُنہٕ کِہیٖنۍ نہٕ کیٚہَن جایَن چھِ لایِٹٕس کیٚہَن جایَن چھِنہٕ کِہیٖنۍ سٕماٹ میٖٹَر گٔے تَمۍ کِنٮ۪تھ تہِ آیہِ واریاہ دِقت آیہِ اَسہِ چھِ پٮ۪وان واریاہ پرٛابلِمٕز مُشکِلات مُشکِلاتَن منٛز فیس کَرٕنۍ تہٕ یِتھ کَنٮ۪تھ آیہِ نہٕ اَسہِ زندگی آسان کیٚنہہ اَسہِ چھِ زندگی واریاہ مُشکِل پٮ۪وان ییٚتہِ گُزارٕنۍ آمدٲنی تہِ چھےٚ کَم سورٕے گوٚو یِمَو چیٖزَو سۭتۍ تہٕ بیٚیہِ چھِ ساروی کھۄتہٕ بوٚڈ چیٖز اَسہِ وٕنۍکٮ۪نَس وٕنہِ چھُ آسان روٗد پٮ۪نَے سُہ چھُ آسان گَرَن منٛز ژامُت ڈرٛینیج چھِنہٕ ڈرٛینیج سِسٹَم چھُنہٕ کُنہِ کانٛہہ مطلب سہوٗلِیت چھِنہٕ کیٚنہہ واتناوان چھِ مگر تیُتھ تہِ گوٚو نہٕ وٕنہِ اِمپرٛوٗ ییٚتہِ کیٚنہہ یُس اَسہِ آرام سہوٗلِیت مِلہِ ہا وۄنۍ ٲس اَسہِ اَکھ چیٖز ییٚتہِ اگر اَسہِ گورمٮ۪نٛٹ تہِ آسِہ ہا پَنٕنۍ أسۍ ہٮ۪کہٕ ہاو لیٖڈَر شِپ مِلہِ ہا اَسہِ کٔشیٖرِ منٛز واپَس تِتہِ گوٚو نہٕ اَسہِ ییٚتِنَس کِہیٖنۍ نہٕ ہر کُنہِ رَنٛگ چھِ اَسہِ پرٛابلِم پٮ۪وان فیس کَرٕنۍ یہِ چھِ اَسہِ ڈیلی پرٛاسٮ۪س ییٚتہِ کُنہِ قٕسمہٕ چھِنہٕ سہوٗلِیت کیٚنہہ کران چھِ پَنٕنۍ کِنٮ۪تھ گورمٮ۪نٛٹ تہِ مگر واتان چھُنہٕ وٕنۍ تیوٗتاہ سہوٗلِیت کِہیٖنۍ تہِ تہٕ بیٚیہِ چھِ اَسہِ تِم تہِ چیٖز وٕنۍکٮ۪نَس اِنکَم تہِ گٔے کَم سٕماٹ میٖٹَر سٕمات سِٹی آرام تہِ چھِ میلان تہٕ مگر واریاہ گٔے پرٛابلِم تہِ تَمۍ سۭتۍ حد سے زیادٕ گٔے پرٛابلِم تَمۍ سۭتۍ کُنہِ کانٛہہ مطلب ٹرٛیفِک جام چھُ گژھان أسۍ چھِنہٕ واتان ٹایمَس پٮ۪ٹھ آفِس چھِنہٕ واتان سُکوٗل چھِنہٕ واتان کالج چھِنہٕ واتان کانٛہہ ٹرٛانَسپوٹ چھُنہٕ آسان کُنہِ وِزٮ۪ن کُنہِ جایہِ نوٚن آ یُس نہٕ اٮ۪فٲڈ ہیٚکہِ کٔرِتھ آٹوٗ سُہ چھُ پایِدٕلۍ آسان پَکان ٹایِمَس پٮ۪ٹھ چھِنہٕ أسۍ واتان کُنہِ جایہِ واریاہ مُشکِلات چھِ آسان یِم ہٮ۪کو نہٕ أسۍ یِتھ کَنۍ تہِ اگر بہٕ وَنان چھَس وٕنۍکٮ۪نَس یہِ گوٚو لِٹٕل بِٹ اَمۍ کھۄتہٕ چھِ اَسہِ پرابلِمٕز یِوان اَمۍ مُتعلق